وعلیکُم سَلام ٹھیٖک چھِو حظ آ ٹھیٖک آ کَم چھُو آ بہٕ چھَس سُہ مٔنٛزِم یور آ ؤنِو کیٛاہ چھِ کَرُن آ ؤنۍ کرو أسۍ جلدی نِشیٖن کیٚنہہ چھُنہٕ پَرواے تۄہے مےٚ ووٚنمو أسۍ کرو جلدی نِشیٖن تہٕ ہے نٔیِس رٮ۪تَس منٛز تام کرو أسۍ یہِ آ گرٕ گرٕ چھُ اَصٕل واریاہ زیادٕ اَصٕل آ لٔڑکہٕ تہِ چھِ اَصٕل لٔڑکہٕ چھِ اَسہِ گورمٮ۪نٛٹ مُلٲزِم

سیلری یِمَے پنٛژاہ شیٹھ ساس رۄپیہِ آ لٔڑکہٕ چھِ واریاہ زیادٕ اَصٕل آ واریاہ زیادٕ اَصٕل آ گرٕ تہِ چھُ واریاہ زیادٕ اَصٕل تُہۍ ؤنۍتو مےٚ یہِ تُہٕنٛز کوٗر کیٛاہ کٲم چھِ کران کیٛاہ چھُن پوٚرمُت سارے ڈِگری کَرِمَژ مُلٲزِم وُلٲزِم چھا کِنہٕ نہ پرٛیوٹٕے ویوٹٕے کَتہِ چھِ کَتہِ چھِ گژھان اَچھا بانڈی پورا چلو ٹھیٖک چھِ تُہۍ ؤنۍتو مےٚ یہِ اَسہِ کیٛاہ چھُ اَسہِ کیٛاہ چھُ أمِس کورِ اَنُن بہٕ وَنا لڑکہٕ مٲلِس اَسہِ کیٛاہ چھِ اور نیُن آ نہ حظ نہ حظ أڑی چھِ نہٕ حظ ڈِمانڈ کران تَوَے اَچھا ٹھیٖک آ آ

بیٚیہِ چھِ حظ اَسہِ خٲطرٕ کیٚنہہ حُکُم آ أسے کَرو یہِ یہِ کرو أسہِ مےٚ وَنے مےٚ اَصلی ٲس تِم وَنان تِم ٲس لٔڑکہٕ مٲلۍ چھِ نہٕ حظ تِم ٲسۍ وَنان أسۍ کرو یہِ اَکی ساتہٕ کرو أسۍ یہِ آ چھُو وَنان ٹھیٖک چھُ یہِ تِم وَنن تی کرو اَگر حظ تِمو کٔر تورٕ ڈِمانڈ تیٚلہِ کیاہ بَنہِ ٹھیٖک اَسہِ کیاہ چھُ کورِ تورٕ بٮ۪نک وٮ۪نک تھاوُن آ مَہر چھِ تھاوان تویتہِ کوٗتاہ چھُ تھاوُن اَسہِ کوٗتاہ چھِ تھاوُن چلو ٹھیٖک حظ چھُ نَوِ رٮ۪تہٕ کرو أسۍ تیٚلہِ یہِ ٹھیٖک چھےٚ حظ آ ٹھیٖک چھُ ٹھیٖک چھُ